ساروی کھۄتہٕ گۄڈٕنیتھٕے چھِ أسۍ یوٗز کران سُہ گوٚو دٲج یَتھ رُم تہِ وَنان چھِ سُہ چھُ اَسہِ گۄڈٲے کَرنَس منٛز ژوٗنٛٹھ کُلٮ۪ن کھننہٕ نَس منٛز مدد دِوان تَتھ چھِ لِون وَنان تَمہِ بیل چہٕ سۭتۍ تہِ چھِ أسۍ کھنان تہٕ تَمہِ سۭتۍ تہِ چھِ أسہِ کُلٮ۪ن گُڈٲے ہٮ۪کان کٔرِتھ بیٚیہِ چھَِ تَمہِ بَغٲر آز ٹیکنالوجی دارمٕژ آز چھِ ٹِلر یِوان یوٗز کرنہٕ یُس زمیٖن کھننَس منٛز مدد چھُ دِوان یا یتِھے کٔنۍ چھُ واریاہ زیادٕ چیٖز چھِ یِوان یوٗز کرنہٕ أسۍ چھِ موٹر کران یوٗز ییمہِ سۭتی أسۍ دوہ چھ کران سُہ تہِ چھُ اکھ اِنسٹروٗمینٹ سُہ تہِ چھُ اکھ ٹوٗل اکھ یُس اَسہِ اٮ۪گرِکَلچُرَسس منٛز ضروٗرَتھ چھُ لگان